وٕنکیٚنَس چھِ مےٚ یِوان زٕ تِم مَشہوٗر جایہِ زٕ مَذہبی جایہِ ذہنَس منٛز یِم کٔشیٖرِ منٛز واریاہ زیادٕ مشہوٗر چھُ تَتھ منٛز چھُ گۄڈنیُکُے یِوان حضرت بَل یعنے کہِ درگاہ یُس کہِ سرینَگرَس منٛز چھُ موٗجوٗد تہٕ یہِ چھُ واریاہ زیادٕ اَکھ اہمیت تھاوان تہٕ واریاہ زیادٕ مشہوٗر جاے چھُ یہِ اَگر أسۍ وٕچھو حضرت بل چھُ اَتھ ناو تہٕ تمیُک مطلبَے چھُ سُہ جاے یَتھ أسۍ واریاہ زیادٕ عِزت چھُ کَران تہٕ اَتہِ چھُ اَتھ چھُ ڈل لیک نزدیٖکٕھے بِتھے کَنیٚن تہٕ اَتہِ چھُ ہاوان موۓ مُقدس تہٕ تمیُک زیارت چھِ اَتہِ کَرناوان وقتہٕ وقتہٕ تہٕ واریاہ لوٗکھ چھِ تور گَژھان تَتہِ چھُ شَب تہِ کَران یا باقٕے باقٕے چیٖز تہٕ واریاہ لوٗکھ چھِ تَتہِ واریاہ زیادٕ اَتھ جایہِ عزت تہٕ واریاہ زیادٕ عِزت دِوان تہٕ دوٚیِم یُس جاے مے یِوان چھُ سُہ چھُ ژرارِ شریٖف تہٕ یُس ژرارِ شریٖف چھُ تَتہِ اوس شیخ العالم چھُ تَتہِ گُزریومُت تہٕ تَتھ جا سُہ تہِ چھُ کٔشیٖرِ منٛز اَکھ واریاہ زیادٕ تہٕ واریاہ زیادٕ خوٗبصوٗرت جاے یَتھ اَکھ واریاہ زیادٕ اہمیت چھُ تہٕ یَتھ لوٗکھ واریاہ زیادٕ عِزت چھُ کَران تہٕ یِم زٕ جایہِ آسہٕ یِم مےٚ پَتہ آسہِ سانہِ کٔشیٖرِ منٛز چھِ